ہٮ۪لو اسلام علیکُم یہِ تُہۍ چھُو حظ یہِ ماچھ کٕنان مےٚ حظ ٲسۍ ماچھ کِلوٗ شےٚ ضوٚرتھ مےٚ حظ چھِ ناو مہجَبیٖن مگر صُبحن دہ بَجے حظ گژھِ مےٚ کٔہۍ حظ نہ سَتھ ہَتھ چھِ گژھان درٛوٚگ تھوڑا کٔرِوُس حظ کَمٕے شےٚ ہَتھ کٔرِوُس حظ وٕ چلو ٹھیٖک حظ چھِ بہٕ یِمَو صُبحس دہ بَجے